وعلیکُم اسَلام شُکُر ذاتِ پاکَس کُن راتھ کیُتھ چھُکھ فون کَران ؤنۍتَو کٔرۍتَو حُکماہ اَے ترٛٹھ یِمَن کانٛگٕریَن پیٚوان ؤنۍتو ؤنِو وۅنۍ کیٛاہ چھُ تۄہہِ وَنُن کانٛگٕر چھِ کانِلی آ ؤنِو ؤنِو تُہۍ کانیُل ہَسا گُذریٚو کہیٚن نہَ جَنتٕے ٲسنَس بہٕ گوس احمد کانیُل احمد کانیُل گوس بہٕ اَوَے اچھا وۅنۍ کیٛاہ چھُ تۄہہِ

اچھا کانٛگٕر چھِو تۄہہِ ضروٗرَت ٹھیٖک کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے اَسے کارَے اَسہِ چھُ کارٕے ییی کانٛگٕرِ بَناونہِ کانٛگٕرِ کٕننہِ یہِ چھُ اَسہِ کارٕے ییی ؤنۍتو تۄہہِ کَمہِ آے چھَو کانٛگٕرِ ضروٗرَت او سِٹاک چھُ کانٛہہ یہِ کیٛاہ چھِ اَسے کارٕے چھُ ییی أسۍ چھُ ؤہٕرۍ ؤرۍیَس یِہٕے کٲم کَرن کانلیٚن نِش ییٚلہِ نہٕ کانٛگٕرِ آسان ایویلیبٕل تیٚلہِ کیٛاہ ہُہ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تۭرِ کَرناوَو گَٹہٕ کار أسۍ رٔٹِتھ کانٛگریٚو سۭتۍ اے بہٕ ہَسا وَنو تۄہہِ گۄڈنیٚتھٕے گۄڈنیٚتھٕے چھُ قٕسٕم ترٛےٚ کا کانٛگٕریٚن چھِ ترٛےٚ قٕسٕم آسان کٔژ چھِ آسان گۄڈنِچ گٔے پوشہِ کانِچ کانٛگٕر دوٚیِم قٕسٕم گوٚو یَتھ کٔژ کٲنۍ چھِ آسان ترٛیٚیِم قٕسٕم گوٚو وِِڑِ کٲنۍ اَوا آ وۅنۍ کۄس کَمہِ آے چھَوٕ تۄہہِ ضروٗرَت اگر تۄہہِ مطلب کانٛگٕر اَصٕل چھَو ضروٗرَت وۅنۍ اگر آ چھَناہ بَنان مگر تِم چھِ تتان تِم چھِنہٕ پَتہٕ بَنان اَتھَس کیٚتھ تُلنہِ اے سُہ چھِ مطلب وۅنۍ پرٛتھ کانٛہہ کَسٹٕمَر چھِنہٕ اَسہِ پیٚوان پَکناوُن وۅنۍ پرٛتھ کٲنٛسہِ ما آسَن پونٛسہٕ پرٛتھ کانٛہہ ما چھُ بوٚڈ مۅہنیٛوٗ آ سۄ چھِ سَستہٕ پَہَم گژھان سۄ چھِ سَستہٕ پَہَم أسۍ چھِ کٕنَن پوشہِ کٲنۍ یَس چھِ سۄ چھِ اَسہِ گژھان ساڑ ژور ہَتھ کانٛگٕر تہٕ یَس یہِ کٔژ کٲنۍ چھِ یہِ چھِ گژھان اَسہِ ساڑ ترٛےٚ ہَتھ کانٛگٕر وۅنۍ اگر تۄہہِ بَلکَس منٛز نِیِو بَلکَس منٛز مطلب زِ تُہۍ نِیِو یِکوَٹہٕ سیٚٹھاہ کانٛگٕرِ کانٛگٕرِ ہَتھ زٕ ترٛےٚ تہٕ تیٚلہِ وَسہِ پوشہِ کانہِ تہِ وَسہِ اگرَے أسۍ ساڑ ژور ہَتھ چھِ کٕنان تۄہہِ پیٚیِوٕ یہِ ژورَے ہَتھ آ یَس یہِ کٔژ کٲنِچ یہِ چھِ أسۍ ساڑ ترٛےٚ ہَتھ کٕنان یہِ دِمہو تۄہہِ ترٛیٚیِی ہَتھِ بیٚیہِ کیٛاہ کَرو اَسہِ تام چھِ ییی ہے یہِ چھُ آسان اَمے ساتہٕ أسۍ کَتہِ چھِ ہُم وۅنۍ کَرِو تُہۍ ہُو یہِ گوٚو نَقدو نَقٕد اَز چھِ یَتھ پیٚٹھ یَتھ پیٚٹھ چھا ہُہ بَروسہٕ ییٚتے سَختی چھِ نسا نہَ اَیٚڈوانس چھِنہٕ أسۍ رَٹَان أسۍ چھِ رَٹَان اَیٚڈوانٕس نسا اَیٚڈوانٕس رَٹو نہٕ أسۍ پونٛسہٕ کیٚنٛہہ تُہۍ یِیِو تُہۍ تُلِو کانٛگٕرِ کانٛگٕرِ چھِ ریڈی أسۍ چھِ ؤہٕرۍ ؤرۍیَس أتھۍ کارَس سۭتۍ آوُرۍ آسان تُہۍ یِیِو تُہۍ تُلِو کانٛگٕرِ تہٕ نَقٕد دِیِو پونٛسہٕ تہٕ پَتہٕ چھُ تۄہہِ بٔتھِ پانَس تام تُہۍ کیٛاہ کٔرِو تہٕ اگر چھُو اَتھ ریٹہِ پیٚٹھ بَرابَری ژٕ وَن

تُہۍ کٔرۍزیٚو مولوٗم ترٛال زٲنِو تُہۍ نا پُلووم ڈِسٹرٛک تُہۍ کَتہِ پیٚٹھٕ چھِو پانہٕ تُہۍ ؤنۍتو مےٚ گۄڈٕنیٚتھ چلو تہٕ اَتہِ پیٚٹھ کٔرۍزیٚو تُہۍ مولوٗم تُہۍ یُتھُے وٲتِو ڈار صٲب کوٚت چھُ اَسہِ گژھُن تَتے چھِ أسۍ احمد کانیُل کٔرۍزیٚو مولوٗم تہٕ پَتہٕ کٔرۍزیٚو فون تہِ تہٕ یا اگر ڈیریٚکٹے یِیِو تہٕ گٲڑۍ أنۍزیٚو اورَے تہٕ نیٖزیٚو تُہۍ پَرواے چھُ اوٚو پَرواے چھُنہٕ کیٚنٛہہ پَرواے چھُنہٕ کیٚنٛہہ ییٚمہِ ساتہٕ تۄہہِ خُشی گژھِوٕ صُبَحس یِیِو پَگاہ یِیِو کٲلۍکیٚتھ یِیِو ییٚمہِ ساتہٕ تُہۍ یِیِو کانٛگٕرِ چھِ ایویلیبٕل کانٛگٕرِ چھِ کانٛگٕریَن نیرِ واریاہ مطلب کانٛگٕرِ چھِ ٹاپ کَلاس کانٛگٕرِ یہِ چھُنہٕ مطلب مِٹیٖریَلَس چھُنہٕ وَنُن پَنُن اَسہِ چھُ وۄستہٕ تہِ چھِ اَسہِ بَڈٕ قٲبِل وۄستہٕ چھِ اَسہِ یہِ چھُنہٕ یہِ مطلب سُہ ہُہ ہنٛگتہٕ منٛگَس پیٚٹھ اَکھ کٲنۍ دِیہِ أکِس سایڈَس دٲرِتھ بیٛاکھ کٲنۍ دِیہِ بیٚیِس دٲرِتھ ہیٚن منٛزَس یِم چھِ سُوِتھ زَن کانٛگٕرِ سُوِتھ آ تمنٛبلُن چھُنہٕ کیٚنٛہہ نَتہٕ اگر مَہرازٕ ییٚتہِ گٔے ییٚتہِ گٔے مہرازٕ کانٛگٕرِ تہِ ایویلیبٕل مَہَرنہِ کانٛگٕرِ تہِ ایویلیبٕل ییٚتھۍ منٛز تِم مُشکُہٕ تُج چھِ زالان دُپہٕ چھِ زالان تِم کانٛگٕرِ تہِ گٔے ایویلیبٕل یِتھُے تُہۍ یِیِو آ آ مہہِ مہ خانٛدر ما آسوٕ کَرُن مَہَرنہِ کِژھ کانٛگٕرِ تہِ چھِ ایویلیبٕل دُپہٕ وُپہٕ ما آسِوٕ زالُن یُتھُے یہِ نوٚش اَنان انٛدَر دَپان یہِ ما ییہِ بَلاے ہیٚتھ اورٕ تَمہِ خٲطرٕ تہِ چھِ کانٛگٕر اے کینٛژھا وۅنۍ وۅنۍ چھِ وَنان یورٕ پنٛنہِ لاے پنٛنہِ زبٲنۍ منٛز ییی وۅنۍ تُہۍ ٲسوٕ وَنان کھُپہٕ کیٛاہتام تہٕ ہے ووٚن ووٚن ووٚن نا سس وۅںۍ کٔژِ لَٹہِ وَنو ہے اَز چھَ یِوان کیٚنٛہہ تُہۍ کیٛاہ چھُ وَنان بَڈٕ بیقٕل چھِو تُہۍ زانان ہے یِوان کیٛاہ چھُ اَز رۄپیہِ ساس چھِ اِنسان چَنٛدَس تھَوان کانٛہہ چلو وۅنۍ وۅنۍ گوٚو وۅنۍ گوٚو فاینَل گوٚو ترٛےٚ ہَتھ شیٖتھ پوشہِ کٲنۍ اور زٕ ہَتھ شیٖتھ گوٚو کٔژٕ کٲنۍ یہِ وُچھو اَمہِ اَمہِ اپور چھُنہٕ آب تَرنَس چھَنہٕ وَتھ آ چلو چلو